اسلامُ علیکم تۄہہِ حظ اوسُے فون کوٚرمُت کہِ مےٚ ہسا اوس رایس بران تیٖل ہیٚون اگرے تۄہہِ بہٕ اَتھ تِلس مُتعلِق ونہٕ ہو یہِ چُھ واریاہ بہتریٖن تیٖل یہِ چھُ رایس بران یہِ چھُ رایس بران تیٖل اور اَتھ منٛز چُھ شُگر لیول تہِ واریاہ کم اور پرشر لیول تہِ واریاہ کم امہِ سۭتۍ ہیٚکو تُہۍ سِنِس منٛز یہِ برابر تیٖل ترأیِتھ اور اور نہٕ ہیٚکو تۄہہِ أمیُک ڈر أسِتھ زِ أسۍ گژھو بٮ۪مار اسی لیے چِھسو بہٕ تۄہہِ ونان یہِ پروڈکٹ ہسا چُھ واریاہ اصٕل پروڈکٹ